أہم یِم فیٚسٹِول یعنی تہوار چھِ ہنٛدوستانَس منٛز تِم کَم کَم چھِ بیٚیہِ کِتھ کٔنۍ چھِ تِم مناونہٕ یِوان

یِم أہم تہوار چھِ تِمو منٛز چھُ اَکھ کیٛاہ چھِ اَتھ وَنان عیٖد عیٖد چھِ اَکھ یُتھ تہوار اَتھ منٛز چھِ زٕ یِوان عیٖدالفِطر عیٖدالاضحیٰ عیدالفِطرس منٛز کیٛاہ چھُ گژھان گۄڈٕ چھِ ماہِ رمضانَس منٛز یِوان روزدٲری تھاونہٕ ریٚتَس روزدٲری مطلب کیٛاہ گوٚو سحرَس چھُ آسان وۄتھُن بَتہٕ ترٛیش ویش یہِ خۄش کَرِ تہِ چھُ چیٛون سَک مطلب وۄتھُن چھُ بانٛگہِ برٛونٛٹھ تَمہِ پَتہٕ تہٕ تھوٚو کھیٚتھ چیٚتھ تَمہِ پَتہٕ پٔرٕکھ بانٛگ پٔر نیٚماز ویٚماز پَتہٕ چھِ کَرٕنۍ کٲم بیٚیہِ خۄداے سٕنٛز عبادت کَرٕنۍ تَمہِ پَتہٕ چھُنہٕ دۄہَس کِہیٖنۍ کھیٛون مغرِبَس تانۍ

تَمہِ پَتہٕ چھُنہٕ کِہیٖنۍ کھیٛون دۄہَس مغرِبَس تانۍ تہٕ پَتہٕ چھُ مغرِب وِزِۍ تَمہِ برٛونٛٹھ مطلب مَغرب نیٚمازِ برٛونٛٹھ پَہَم تھوڑا اِفطیار کَران تَمہِ پَتہٕ چھِ دٔہ پَنٛداہ مِنَٹ گٔژھِتھ آسان مَغرِب نیٚماز پَرٕنۍ چھِ نیٚماز ویٚماز تہٕ یِتھے کٔنۍ چھُ پَتہٕ ریٚتَس یی کَرُن تہٕ اَمہِ پتہٕ چھُ اَکھ دۄہ میلان یَتھ وَنان چھِ عیٖد عیٖدالفِطر ٲں یہِ چھُ یِوان واریاہ اصٕل پٲٹھۍ مَناونہٕ یہِ دۄہ

تہٕ کیٛاہ چھِ اَتھ وَنان اَمہِ یہِ چھُ دۄن دۄہَن لَگ بھگ دۄن ڈایَن دۄہَن یِوان مَناونہٕ اَمہِ دۄہ چھُ یِوان لۄکٹیٚن بَچَن عیٖدیانہٕ دِنہٕ بٔڑۍ چھِ أکِس بیٚیِس نِش گژھان پیار محبت سان روزان بھایی چارٕ سون روزان تَمہِ برٛونٛٹھ یِوان عرفہٕ دۄہ عیٖذ برٛونٛٹھ اَکھ دۄہ یَتھ وَنان چھِ عرفہٕ تَمہِ دۄہ یِوان شاپِنٛگ کرنہٕ ماز کۄکَر بیکری یا باقٕے آیٹَم چھِ یِوان اَننہٕ تَمہِ دۄہ بیٚیہِ چھُ بیٛاکھ چیٖز کہِ تُہۍ ٲسوٕ بیٚیہِ وَنان یہِ سُہ چھُ اَکھ یہِ آچھا دوٚیِم کیٛاہ چھُ بیٚیہِ تَمہِ پَتہٕ چھِ آسان عیٖدالاضحیٰ عیٖدالاضحیٰ یۄس چھِ آسان اَتھ چھِ وَنان بٔکرا عیٖد تہِ اَمہِ دۄہ چھِ کَران کٲم اَمہِ دۄہ چھُ یِوان قۄربان کَرنہٕ کَٹھ اوٗنٛٹ یا ییٚمہِ حِسابہٕ تۄہہِ یہِ گُزارٕ آسہِ تُہۍ کٔرِو سُہ کَٹھ أمِس کَٹٕکۍ چھِ آسان ترٛےٚ حصہٕ تہٕ اَتھ منٛز چھُ آسان اَکھ حِصہٕ رَٹُن پانَس اَکھ حصہٕ چھُ ہمسایَن بٲگٕراوُن اَکھ حصہٕ چھُ رِشتہٕ دارَن بٲگٕراوُن یہِ عیٖد چھِ لَگ بھگ دۄن ترٛیٚن دۄہَن تانۍ روزان ژۄن دۄہَن تانۍ تہِ چھِ اَمِچۍ چہل پہل روزان أسۍ چھِ آسان اورٕ یورٕ نَژان گیٚوان گِنٛدان اورٕ یورٕ گَژھان عیٖدیانہٕ دِوان لۄکٕٹۍ دِوان بَڑیٚن سٲری بٔڑۍ دِوان لۄکٹیٚن عیٖدیانہٕ لۄکٕٹۍ کَران بَڑیٚن ریٚسپٮٚکٹہٕ مطلب پیار دِوان محبت دِوان یِتھے کٔنی کٔنی چھِ یہِ عیٖد سَپدان اَتھ چھِ وَنان بٔکرا عیٖد وۄنۍ وَنہو بہٕ تۄہہِ بیٚیہِ کہِ بیٚیہِ کٕم فیٚسٹِول چھِ یِم مَناونہٕ چھِ یِوان تَتھ منٛز چھُ اَکھ فیٚسٹِوَل یَتھ زَن یُس زَن ٲں ریٖسیٚنٛٹلی اوس یَتھ زَن وَنان چھِ دَسیرا یِم اوٚتانۍ ٲس عیٖدالفطر عیٖدالاضحیٰ یِم ٲسۍ یِوان مَناونہٕ کیٛاہ چھِ اَتھ وَنان ٲں مُسلمان چھِ یِم مَناوان یِم فیٚسٹِول کیٛازِکہِ ہنٛدوستانَس منٛز چھِ ہیٚنٛدۍ تہِ مُسلمان تہِ سِکھ تہِ عیٖسٲے تہِ ہر کانٛہہ مَذہب تہٕ ٲں وۅنۍ دَسیرا کیٛاہ گوٚو دَسیرا چھُ اَکھ ہنٛدوٗ فیٚسٹِوَل آسان یَتھ منٛز زَن لارڈ راما یُس چھُ تٔمِس چھِ وِکٹرٛی مطلب تٔمۍ سُہ چھُ زینان راونَس سۭتۍ تہٕ یہِ چھُ اَمیٛک دۄہ چھُ یِوان مناونہٕ ہیٚنٛدۍ چھِ اَمیٛک دۄہ مناوان ہنٛدوٗز یِم چھِ ہنٛدوٗز بَرادٔری تِم چھِ اَمِکۍ دۄہ مناوان تہٕ تِم چھِ اَتھ وَنان دَسیرا بیٛاکھ اَکھ دۄہ حظ چھُ آسان یَتھ وَنان چھِ دیٖوالی تَمیٛک تہِ وَنہو بہٕ تۄہہِ پوٗرٕ دیٖوالی کیٛاہ چھِ آسان تہٕ دیٖوالی کیٛاہ چھِ آسان دیٖوالی چھِ یِوان مناونہٕ یہِ تہِ چھِ اَکھ فیٚسٹِوَل اَتھ چھِ وَنان فیٚسٹِوَل آف لایِٹٕس اَمہِ دۄہ چھِ چِراغ یِوان زالنہٕ تہٕ ٲں زیادٕ تَر چھِ یہِ بَاہ نومبر یِوان مَناونہٕ پوٗرٕ ہنٛدوٗ فیٚسٹِوَل چھُ یہِ اَتھ منٛز تہِ چھُ ٲں مطلب پوٗرٕ دُنیاہَس منٛز یِوان چِراغ وِراغ لگاونہٕ ہُہ یہِ یِم ہنٛدوٗ آسان تِم چھِ یہِ فیٚسٹِوَل مناوان بیٚیہِ چھُ بیٚیہِ تہِ چھِ واریاہ فیٚسٹِوَل بہٕ وَنہو تۄہہِ ہر کُنہِ فیٚسٹِوَلُک ٲں یِتھ کٔنۍ ووٚنمو مےٚ تۄہہِ دیٖوالی دَسیرا ٲں بیٚیہِ تہِ چھُ اَکھ فیٚسٹِوَل آسان یَتھ وَنان چھِ کَرناٹکہ راجیٛوتسوا یہِ چھُ یِوان بیٚنٛگلورَس منٛزٕے یوت مَناونہٕ تہٕ اَتھ چھِ وَنان کَرناٹکہ راجیٛوتسوا بیٚیہِ چھُ اَکھ فیٚسٹِول کِرٛسمَس چھِ وَنان عیٖد کِرسمَس ہولی چھِ آسان ہولی دۄہ چھِ رنٛٛگ یِوان أکِس بیٚیِس چھَکنہٕ تتھ چھِ ونان ہولی تتھ چھِ ونان فیٚسٹِول آف کَلٲرٕز کِرٛسمَس چھُ آسان تَمہِ دۄہ چھُ عیٖسٲے بَرادَر یِم چھِ آسان تِمَن چھُ سُہ آسان مطلب یِتھ کٔنۍ اسہِ چھِ عیٖد آسان تِمَن چھُ آسان کِرٛسمَس تَمہِ طریٖقہٕ ہنٛدوٗ بَرادَرَن چھُ اسہِ آسان اَکھ نَوراتری دُرگا پوٗجا چھُ تِمَن اَکھ فیٚسٹِوَل آسان مکَر سَنکرٛانٛتی تہٕ یِم فیٚسٹِول چھِ یِوان ٲں سٲنِس کٔشیٖرِ منٛز مَناونہٕ ٲں زٕ تہٕ بیٚیہِ یِم چھِ یِوان جوش و خَروش سان مَناونہٕ اَتھ چھُنہٕ کٕہٲنۍ بیٚیہِ چھِ اَکھ جَن گَنیش چتُرویدی تہِ چھُ اَکھ فیٚسٹِوَل آسان اۭں سۄ تہِ چھِ یِوان مناونہٕ دِوا وۄنۍ ووٚنمو مےٚ تۄہہِ یِتھ کٔنۍ کہِ دیٖوالی چھِ ہولی چھِ نَوراتری چھِ عیٖدالفطر عیٖدالاضحیٰ گنیش چتُرویدی کِرٛسمَس پونٛگَل چھُ یا یا تَتھ چھُ دوٚیِم نَاو مکر سنکرٛانٛتی عیٖدالاضحیٰ یُس مےٚ ووٚنمو گۄڈنیٚتھٕے تۄہہِ تہٕ یِم فیٚسٹِول چھِ یِم مَناونہٕ یِوان اونَم تہِ چھُ اَکھ آسان فیٚسٹِول بیٚیہِ چھُ اَکھ فیٚسٹِول آسان یَتھ وَنان چھِ کَرواچوتھ کا ورٛت سُہ تہِ چھُ اَکھ مطلب فیٚسٹِول ہِنٛدوٗزَن منٛز یِم سُہ مَناوان چھِ تَمہِ علاوٕ چھِ نیشنَل فیٚسٹِوَلٕز اگر أسۍ کَتھ کَرو تیٚلہِ چھِ رِپبلِک ڈے اِنڈِپیٚنڈیٚنٕس ڈے چھُ یِوان مناونہٕ گاندی جَیینتی چھُ یِوان مناونہٕ رِپَبلِک ڈے یوان یہِ چھُ ییٚمہِ دۄہ قانوٗن چھُ بناونہٕ آمُت سُہ چھُ یِوان شیٚتوُہ جَنؤری مَناونہٕ اِنڈِپیٚنڈیٚنٕس ڈے ییٚمہِ دۄہ آزٲدی چھِ میلیمٕژ اسہِ ٲں بِرٛٹِشیٚس سۭتۍ سُہ چھُ یِوان پنٛداہ اَگَستہٕ مَناونہٕ گانٛدھی جَیینتی یعنی گانٛدھی جی یُن دۄہ چھُ یِوان سیٚکنٛڈ اکتوٗبَر مَناونہٕ تہٕ یِم گٔے کٕم فیٚسٹِول یِم زَن نیشنَل فیٚسٹِوَل اگر أسۍ وَنو ساوُتھَس منٛز اگر أسۍ وُچھو تَتہِ چھِ یِوان پونٛگَل موسٹہٕ اِمپارٹیٚنٛٹہٕ یۄس ہارویٚسٹِنٛگ فیٚسٹِوَل چھِ یِوان مَناونہٕ و سُہ چھُ پونٛگَل زیادٕ تَر چھِ یِوان یہِ تامِل ناڈو وَس منٛز مَناونہٕ یہِ چھِ جَنؤری یَس مِڈَس منٛز آسان یہِ فیٚسٹِوَل ٲں بیٚیہِ چھِ یہِ ژۄن دۄہَن لگ بھگ آسان مطلب اَمیٛک یہِ یِتھ کٔنۍ اسہِ چھِ آسان عیٖد دۄن ژۄن دۄہَن یِتھے کٔنۍ چھِ یہِ فیٚسٹِوَل تہِ آسان تہٕ یِم چھِ فیٚسٹِوَلٕے یِم ییٚتہِ مَناونہٕ چھِ یِوان ٲں اَکھ فیٚسٹِوَل وَنہو بہٕ یُس ہارڈیٚسٹہٕ فیٚسٹِوَل یۄس وَننہٕ چھُ یِوان سۄ چھِ آسان چاٹ پوٗجا یُس زَن ہِنٛدووَن ہنٛز واری کھۄتہٕ ٲں ٹَفیٚسٹہٕ فیٚسٹِول چھِ ماننہٕ یِوان تہٕ یِم چھ فیٚسٹِولٕز ٲں یِم گروٗ نانَک جَیینتی تہِ چھُ یِوان مناونہٕ ٲں یُس زَن سِکھ برادٔری سٲنۍ مَناوان چھِ تہٕ یِم ٲں یُس فیٚسٹِول چھِ یِم یِم فیٚسٹِول چھِ مَناونہٕ یِوان بیٚیہِ تہِ اوس اَکھ فیٚسٹِول یَتھ ٲسۍ وَنان ساگا دوا یہِ ٲں یِہِ تہِ أسۍ بُدِسٹہٕ چھِ یِم فیٚسٹِول مَناوان

یِم چھِ فیٚسٹِوَلٕز یِم أسۍ ییٚتہِ مَناوان چھِ باقٕے چھِ اَمہِ علاوٕ تہِ واریاہ آسان ٲں اگر أسۍ وُچھو اگر تامِل ناڈو وٕچۍ کَتھ کَرو تَتہِ چھِ زیادٕ یِوان دَسیرا تہٕ بیٚیہِ یِوان زیادٕ نَوراتری مَناونہٕ زیادٕ اگر أسۍ بَچیٚن ہنٛز کَتھ کَرو دیٖوالی کیٛاہ چھِ بَچیٚن ہنٛدۍ خٲطرٕ یہِ چھُ اَکھ بوٚڑ بارٕ فیٚسٹِول آسان چھُ نا تہٕ یِم چھِ سٲری فیٚسٹِول مَناونہٕ یِوان